ہیٚلو سلام علیکُم ٹھیٖک چھُو حظ اَصٕل پٲٹھۍ ؤنِو حظ اَہَن حظ خٲرٕے اوس حظ کیٚنٛہہ نہَ حظ چھُنہٕ کَر حظ چھُو تۄہہِ ضروٗرت اَہَن حظ کیٚنٛہہ نہَ حظ چھُنہٕ بہٕ حظ سوز تۅہہِ برٛٮ۪سوارِ دۅہٕے اَدٕ اَدٕ حظ سلام علیکُم